ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ مٔنٛزِم یور صٲب تۄہہِ کیٛاہ حظ کریو پَتہٕ وۄنۍ کَر یِیِو تُہۍ پیٛالَس ترٛوانہِ اۭں اۭں اۭں نہٕ حظ ضٔروٗر حظ آدٕ حظ ٹھیٖک حظ چھُ آدٕ حظ السلام علیکُم